وعلیکُم سَلام ورحمَتُہ للہ اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ شُکُر خدایَس کُن اَہَن حظ اَہَن حظ أسۍ چھِ اے بی سی بُک شاپ پٮ۪ٹھ ؤنِو حظ کٕم بُکٔس آسوٕ تۄہہِ ضروٗرت کیٚنٛہہ نہَ حظ چھُ پَرواے ییٚتہِ چھِ ساریٚے بُکٕس اَسہِ ایٚویلیبٔل پُلٹِکَل ہَسٹری سوشالجی اُردو مِل ڈِزاسٹر منیجمٮ۪نٛٹہٕ کُس بُک چھَو تۄہہِ ضروٗرت ہِسٹری پُلٹِکَل تہٕ ساریٚے بُکٕس حظ چھِ ایٚویلیبٔل اَہَن حظ ییٚتہِ چھِ بِلکُل حظ چھِ ییٚتہِ ایٚویلیبٔل یِمَن ہُنٛد یُس پرٛایس چھُو نا سُہ چھُ ڈِفرَنٛٹہٕ یُس تۄہہِ پُلٹِکَلٕچ بُک چھَو سۄ گژھِ ساڑ ترٛےٚ ہَتھ یُس ہِسٹری تَتھ چھِ حظ ساڑ ترٛےٚ ہَتھ رۄپیہِ پرٛایس یُس حظ پُلٹِکَل چھُ تَتھ چھُ ساڑ ترٛےٚ ہَتھ سوشالجی چھِ سۄ گژھِوٕ ڈاے ہَتھ رۄپیہِ تۄہہِ یُس ہِسٹری چھِ سۄ گژھِ ساڑ اِکناومِکٕس حظ گژھِ ساڑ پانٛژھ ہَتھ اَتھ حظ میلوٕ تۄہہِ ییٚلہِ تۄہہِ واریاہ بُکہٕ چھَو ضروٗرت ییٚتہِ حظ چھِ ٮساریٚے بُکٕس ایٚویلیبٔل یِم تۄہہِ نِون آسوٕ بیٚیہِ دِمَہو تۄہہِ سُپیشَل ڈِسکَاوُنٹن کَم ریٹَس دِمہو کیٚنٛہہ نہَ حظ چھُ بٔلۍ کانٹٮ۪ٹِو ایپروٗچ رٮیٖزنِنٛگ تہِ کیٚنٛہہ نہَ حظ چھُ پَرواے تُہۍ ییٖزیٚو سٲنِس دُکانَس پٮ۪ٹھ سٲنِس شاپَس پٮ۪ٹھ ییٖزیٚو ییٚتہِ میلیو تۄہہِ ہَر کانٛہہ بُک بیٚیہِ حظ دِمہو تۄہہِ ڈِسکاوُنٛٹ تہِ اَصٕل ییٚمِس تۄہہِ ضروٗرت آسہِ بٲیِس خٲطرٕ آسن بیٚنہِ خٲطرٕ آسن ییٚمِس خٲطرٕ تۄہہِ بُک آسوٕ ضروٗرت أسۍ حظ دِمَہو ساریٚے بُکہٕ تۄہہِ تُہۍ ییٖزیٚو دُکانَس پٮ۪ٹھ کِہۍ کیٚنٛہہ نہَ حظ چھُ پَرواے تُہۍ ییٖزیٚو دُکانَس پٮ۪ٹھ ییٚمہِ ساتہٕ تُہۍ فرٛی ٲسِو تَمہِ ساتہٕ ییٖزیٚو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے ییٚمہِ ساتہٕ تُہۍ فرٛی آسٮ۪و تَمہِ ساتہٕ بیٚیہِ اَگرٕے برٛیدر تہِ سۭتۍ أنۍہوٗن سُہ تہِ چھُنہٕ کانٛہہ مَسلہٕ کِہیٖنٛۍ سُہ تہِ أنۍزِہوٗن سۭتۍ بےٚ بیٚیہِ یُس بُک تۄہہِ ضروٗرت آسوٕ سُہ کیٚنٛہہ نہَ حظ چھُ اَ اَدٕ حظ تُلِو اَسلام علیکُم